اگر أسۍ کَتھ کَرو ژھرٛانٛٹھ واینٕچ تہٕ یہِ سومِنٛگ ڈٮ۪سٹِنیشَن کیٛاہ چھِ گۄڈنِچی کَتھ زِ بہٕ چھَس نہٕ ژھرٛانٛٹھ ورانٛٹھ وایان کِہیٖنۍ تہِ نہٕ چھِ سٲنِس عَلاقَس منٛز ژھرٛانٛٹھ واینہٕ کیٚنٛہہ نہٕ چھِ سٲنِس ژھ سٲنِس علاقَس منٛز ژھرٛانٛٹھ واینُک کانٛہہ جاے کۄل وۄل چھِ یَتھ منٛز لٔڑکہٕ چھِ ژھرٛانٛٹھ وایان تہٕ مےٚ چھِنہٕ زِندگی منٛز زَہنۍ تہِ ژھرٛانٛٹھ وٲیمٕژ تہٕ مگر مےٚ چھِ بَڑٕ شوق بہٕ واے ہا ژھرانٛٹھ تہٕ ژھرٛانٛٹھ وایِنَس چھِ مےٚ وارِیاہ زیادٕ فٲیدٕ باسان تہٕ سٲنۍ أنٛدۍ أنٛدۍ چھِ وارِیاہ زیادٕ سُومِنٛگ پوٗل ہٮ۪کَن تہِ ٲسِتھ یِم وارِیاہ دوٗر دوٗر چھِ کۄلہٕ چھِ نال چھِ یِمَن منٛز بَچہِ چھِ ژھرٛانٛٹھ وایَن مگر اَسہِ کورٮ۪ن چھِنہٕ آسان اٮ۪لاوُڈ کِہیٖنۍ